یِتھُے کانٛہہ اِنسان سٕپوٹسَس منٛز گِنٛدنَس منٛز کَمزور چھِ آسان مطلب پیٚوان تہِ پیٚوان چھِ أسۍ نِوان اَکھ لوکَل اَکھ کِرکَٹَر سُہ چھُ گۄڈنؠتھ ییٚلہِ سُہ سٕٹاٹ چھُ کَران پَنُن جٕرنی تٔمِس چھُنہٕ تَگان گۄڈنؠتھ بیٹ رَٹُن یا تَگان چھُس نہٕ گِنٛدُن کِہیٖنۍ نہٕ پَتہٕ ییٖتیٛاہ دۄہ گژھان چھِ تِتیاہَن دۄہَن چھِ تٔمِس پرٛؠتھ دۄہ آسان یِہے فَیس کَرُن گَرکؠن نِش تہِ بوزُن دوستَن نِش رِشتَس نِش اے ژیٚیہ کٔرٕتھ پَنٕنۍ زِنٛدَگی تَباہ ژٕ کیٛاہ چھُکھ کَران یہِ پَکان چھُکھ پرٛتھ دۄہ اَپٲرۍ لاگان چھُکھ تُلان چھُکھ بیٹ تہٕ بال نہ چھِ ژےٚ کانٛہہ ہَسَر نہ چھِ ژےٚ کینٛہہ مگر یوٗتاہ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گژھان چھُ سُہ چھُ تٔمِس منٛز چھِ اِمپروٗمؠنٛٹ وَنان تٔمِس چھِ تَگان گِنٛدُن تٔمِس چھِ ہؠکان بیڈ رَٹُن تٔمِس چھِ تَگان ؤلۍ وَلۍ پَتہٕ کانٛہہ تِم چیٖز مطلب پانَس منٛز اَنٕنۍ یِم تٔمِس أکِس بیٹٕس مینَس منٛز گژھن آسٕنۍ تَمہِ پَتہٕ یُتھُے سُہ اَکھ بوٚڑ بار دۄہ کھۄتہٕ رؠتَس منٛز اگر گۄڈنؠتھ أسۍ رؠتھ نِمو رؠتَس منٛز چھِ اَردَہَن دۄہَن وُہَن دۄہَن یی گژھان اکھ وُہمہِ دۄہ چھُ واریاہ کوٗشِش آسان اِتھَے پٲٹھۍ یِتھٕے پٲٹھۍ لاسٹ دۄہ چھِ آسان تِژھ کوٗشِش کہِ سُہ چھُ آسان گۄڈنِکِس نَمبرَس پؠٹھ سپوٹسَس منٛز آمُت اَمِیُک مطلب گوٚو کہِ یُس یہِ فیٚلِیَر چھُ آسان یہِ چھُنہٕ زٕہٕنۍ تہِ ہمَتھ ہاران کِہیٖنۍ نہٕ یہِ چھُ اَکہِ نتہٕ اَکہِ دۄہ پَنُن پان قٲبِل بَناوان ضَروٗر